واریاہ تِم چھِ ییٚتہِ وظیٖفہٕ چھِ یِوان ؤظیٖفہٕ چھُ مِلان مگر یِمَن اِدارَن پٮ۪ٹھ یہِ خَبَر چھِ واتان کہِ زِ ؤظیٖفہٕ ہیٚکہِ مِلِتھ تِم اِدارٕ چھِنہٕ صحیح پٲٹھۍ تِمَن ضٔروٗرت مَنٛد طالبہٕ علمَن یا ضروٗرت مَنٛد بَچَن تانۍ واتناوان سۄ خَبَر کِہیٖنۍ یا تۄہہِ واتناوَن نَزدیٖکی دوست و احباب نَتہٕ گَھرِکیٚن تہٕ نَتہٕ رِشتہٕ دارَن بیٚیہِ چھِ اَکھ ساروٕے کھۄتہٕ بٔڑ خٲمی یَتھ وظیٖفس منٛز آسان کہِ اَتہِ چھِ پیٚوان پَنٕنۍ اِنکَم ہاوٕنۍ اِنکَم چھِ تٔمسٕے دِوان بَنٲیِتھ اِنکَم سٔرٹِفِکیٹ تٔمِس چھِ دِوان تٔمِس چھِ دَپان ہورٕ ژٕےٚ کیاہ سا چھُے کَران موٚل سُہ چھُکھ دَپان لیبَر کیازکہِ پَتہٕ چھُ سُہ ہورٕ آسان کَران بِزنیٚس یِمَن پَنٕنۍ گَھرِچ آمدنی دٔہ وُہ لٔچھ پٮ۪ٹھۍ پٮ۪ٹھۍ چھِ آسان مگر ہورٕ چھُ سُہ کاغذی ہاوان کہِ سۄ چھِ سُہ چھُ اَن ایٚمپلاے تٔمِس چھُنہٕ کانٛہہ سرکٲری وَنۍ زَن کانٛہہ سرکٲری مُلٲزِم چھِ آسان ییٚمِس ریٚتٕچ آمدنی دٔہ ساسَس پٮ۪ٹھ پَنٛدہ ساس تانۍ چھِ آسان سُہ چھُنہٕ گژھان تَتھ خٲطرٕ پَتہٕ اِلِجبٕل تَتھ سُکالَرشِپ خٲطرٕ کِہیٖنۍ مےٚ چھِنہٕ وُچھمٕتۍ وٕنِس تانۍ کٕہٲنۍ کہِ اَلَگ چھِ یِمَن کورِ طٲلبہِ علمَن چھِ کانٛہہ نسواں یَتھ چھِ وَنان یِمَن چھِ کانٛہہ اَلَگ مِلیامٕژ ہاں اَکہِ وِز خُلایَکھ موٗدی یِم ٲسۍ تِم ٲسۍ اَکھ سِکیٖم روشنی نہٕ کیٚنٛہہ بَدَل بیاکھ اَکھ سِکیٖم ٲسۍ مگر تَتھ منٛز تَتھ تحت ٲس آمٕژ کوریٚن بَس اَکہِ ریٚتُک کیٛتھانۍ ساس ساس رۄپیہِ تمہِ پَتہٕ آو نہٕ تَتھ کِہیٖنۍ